بہٕ ٲسٕس اَکھ جاب اَکھ کَران ایز کاڈِنیٹَر یُس میون باس اوس سُہ اوس واریاہ زیادٕ اِنجَسٹِس کَران سُہ اوس نہٕ ٹایمَس پٮ۪ٹھ سیلری ہٮ۪کان دِتھی فٔسٹَس پٮ۪ٹھ یورٕ ٲس مےٚ آسان واریاہ زیادٕ مَجبوٗری تہِ گَر کِنۍ تہِ مےٚ اوس پیٚوان سودا اَنُن فٔسٹَس پٮ۪ٹھ مےٚ اوس پیٚوان گَرِکۍ اخراجات پوٗرٕ کَرٕنۍ مگر یُس میون ہٮ۪ڈ میون باس اوس سُہ اوس نہٕ مےٚ ہٮ۪کان ٹایمَس پٮ۪ٹھ سیلری دِتھ کِہیٖنۍ ویسے ہیوٚکھ نہٕ مےٚ زیادٕ کٔرِتھ تَتھ سُچویشنہِ منٛز کِہیٖنۍ تِکیازِ اگر بہٕ زیادٕ بیٚہمہ تٔمِس سۭتۍ آرگیوٗ کَرنہِ یا اگر بہٕ کینٛہہ کَمپٕلینٹ کَرٕہا تٔمۍ سٕنٛدۍ خِلاف کینٛہہ مےٚ چھِ باسان یہِ مےٚ ما ژھٕنہان تَتھ جاب منٛز کٔڑتھٕے وٕ گوٚو لیٹَر آن پَتہٕ کوٚر مےٚ پانَے رِزایِن تَتھ تَتھ نوکری نِش تِکیازِ مےٚ اوس باسان اَکھ چھِ یہِ واریاہ زیادٕ یہِ ہٮ۪کٹِک یہِ جاب تہٕ بیٚیہِ چھِنہٕ مےٚ ٹایمَس پٮ۪ٹھ پَتہٕ سیلری تہِ نہٕ ہٮ۪کان مِلِتھ کِہیٖنۍ یُس مےٚ واریاہ زیادٕ ضروٗری چھِ آسان مےٚ اوس پیٚوان پَنُن گَر پَکناوُن تَتھ سیلری پٮ۪ٹھ وَنۍ چھَس بہٕ آز بَدل جاب کَران تہٕ ونۍ چھَس نہٕ بہٕ کَران سُہ کاڈِنیٹَر جاب کینٛہہ مگر مےٚ اوس واریاہ زیادٕ مُشکِل تہِ گَژھان تَتہِ پنٛنِس باسَس سۭتۍ کٲم کَرٕنۍ تِکیازِ سُہ اوس نہٕ ٹایمَس پٮ۪ٹھ سیلری تِنہٕ ہٮ۪کان دِتھ بیٚیہِ اوس بہ باقیَن اوس دِوان ٹایمَس پٮ۪ٹھ سیلری سُہ اوس وَنان وَلہٕ ژٕ چھِ کاڈنیٹَر تہٕ ژےٚ دِمَے تھوڑا لیٹی پَہنَس ژٕ ہیٚککھ صبر کٔرِتھ ژٕ چھکھ صبری کوٗر بہٕ ٲسٕس نہٕ ہٮ۪کان تٔمِس واپَس تہِ نہٕ ؤنِتھ کِہیٖنۍ بہٕ ٲسٕس یَژھان وَنُن تٔمِس سَرجی مےٚ چھِ مَجبوٗری مےٚ چھِ گَرِ مجبوٗری مےٚ چھِ پیٚوان سودا اَنُن مےٚ چھِ پیٚوان ممی دَوا اَنُن مےٚ چھُ پیٚوان پانَس دَوا اَنُن بہٕ چھس پانہٕ تہِ بیٚمار مگر وۄَنۍ اوس نہ سُہ مےٚ دِوان کِہیٖنۍ ٹایمَس پٮ۪ٹھ تہٕ بہٕ بٕتہِ ٲسٕس نہٕ وَنان تنہٕ کِہیٖنۍ تِکیازِ بہٕ اوسٕس تُلان تھوڑا نازکٕے ٹُویلتھٕ پَتَے کَرے مےٚ سُہ جاب تہٕ ونۍ پَتہٕ دوٚپ مےٚ اَدٕ کیٛاہ سہلٕے چھِ پَتہٕ چھِ مےٚ واریاہ واریاہ دۄ ن ؤریَن چھِ مےٚ سُہ جاب کٔرمٕژ تہٕ وۄنۍ چھَس بہٕ ترٛایے مےٚ سُہ جاب أتی تہٕ مےٚ دوٚپ وَل سہلہٕ چھِ تہٕ مےٚ ٲسۍ پانٛژَے ساس ملان ویسے تَتہِ تَنخواہ یُس توتہِ گژھِ ہے مےٚ ییٖژاہ مےٚ تَتہِ محنت ٲس مےٚ گَژھِ ہے دَہ ساس میلٕنۍ تَتہِ تِکیٛازِ باقیَن کاڈِنیٹرَن تہٕ ٲسۍ واریاہ زیادٕ سیلری باقیَن سٮ۪نٹرو پٮ۪ٹھ تہٕ مےٚ ٲسۍ پانٛژَے ساس دِوان تم تَتھ سے پنٛنہِ تَنخواہَس پٮ۪ٹھ تِنہٕ ٲسٕس نہٕ بہٕ سیٚٹِٕسفاے کِہیٖنۍ تہٕ پَتہٕ پیوٚو مےٚ سُہ سُچویشَن پَتہٕ پیٚو مےٚ سُہ نوکری ترٛاوٕنۍ تہٕ وَنۍ چھَس بہٕ آز بَدَل نوکری کَران تہٕ